ہیٚلو سلام علیکُم تُہۍ چھِو حظ یہِ فیٚرَن حظ اوس مےٚ نِیُن تُہۍ چھِوا پَلَو کٕنان تَلہٕ حظ آ یہِ مےٚ ؤنِو تُہۍ فیٚرنُک پرٛایِز کِتھٕ کٔنۍ ییٚمہِ پرٛایسِنٛگ فیٚرَن چھِو تۄہہِ

بہٕ حظ یمہو اور مےٚ چھُ پَنٛداہَن شَتَن تام چھُ مےٚ فیٚرَن ضروٗرت تہٕ بہٕ یمہٕ اور چلو چلو اَسا بیٚہہ